مین سورس یُس کوٚپوارِ کوٚپوارِ ڈِسٹرکَس مَنٛز چھُ سُہ چھُ زیاد تر ایٚگرِکَلچَرسے پٮ۪ٹھ واریاہ لوٗکھ چھِ جاب تہِ کَران تہٕ مگر أزکِس زَمانَس مَنز چھِ جاب مِلُن واریاہ ووکھ ییٚمہِ سۭتۍ واریاہ زیاد اَن ایٚمپلایمنٹ چھِ تَتہِ وۄنۍ چھِ یَژھان لوٗکھ لۄکُٹ لۄکُٹ بِزنِس کَرُن سٹاٹ مگر تِم سیٚٹ اَپ چھِنہٕ ہیٚکان کٔرِتھ ڈیٚولَپ کینٛہہ ییٚمہِ کِن تتھ خٲطرٕ چھِ یہِ سَجَسشَن کہِ گورمنٹ گَژھِ مَطلَب لۄکٕٹۍ لۄکٕٹۍ اقدام تُلٕنۍ لۄکچہِ لۄکچہِ تِم سُہ ٹایپ آف ریٹہٕ دِن تِمَن تاکہِ تِم ہیٚکَن پَنٕنۍ گَرٕ چَلٲوِتھ تہٕ میٚکسِمَم لوٗکھ چھِ جابسے پیٚٹھ تہِ ڈِپیٚنڈ کیازکہِ بِزنِس چھُ تَتہِ میٚکسِمَم کَرٲنی تتھ تِم سُہ ٹایپ بِزنِس